اگر أسۍ پنٕنِس گامَس منٛز وَنو اَسہِ چھُ ییٚتہِ اکُرہَس منٛز اکھ ییٚتیٖم ٹرٛسٹ یُس ییٚتہِ واریاہ سپوٹ چھُ کرن ییٚتِم شُرؠن کورؠن چھُ کران ییٚتیٖم کورؠن چھُ کران پرناونَس منٛز کران سُہ مطلب لڑکن ییٚتِم چھِ تِمن چھُ کرناوان تِمن چھُ پَتہٕ پرناوان تِمن چھُ پَتہٕ دپان کِتھ کٲٹھۍ گُزٲرِو پَنُن زِندگی روزگار کِتھٕے کَمٲیو تہٕ پَتہٕ یِم ییٚتیٖم کۄڑِ چھِ ییٚتہِ آسان کہِ تَتھ ییٚتہِ یِم ٹرٛسٹَس منٛز تِمَن چھِ سُہ خاندَر تِہُنٛد کَرَان تِہنٛز زندگی اَصٕل پٲٹھۍ بَناوَان تِمَن اگر پتہٕ وٕچھو کہِ وۄنۍ آسہِ کانٛہہ ییٚتیِم کوٗر تٔمِس آسان نہٕ گَرِکۍ کانٛہہ یا آسؠس نہٕ یا تٔمِس آسن نہٕ گرٕ کمِس مول تہِ آسہِ مطلب موج تٔمِس آسہِ نہٕ کٕہٕیٖنۍ پتہٕ رچھن وول تہٕ تِم چھِ تِمن رچھن تِم چھِ تِمن ہٕنٛز پَرؤرِش چھِ کَران اَصٕل پٲٹھۍ تِم چھِ تِمَن پَرناوَان تِم چھِ تِمن لیکھناوان پَتہٕ چھِ خاندَر کَران کَران چھِ بیٚیہِ مطلب اَصٕل پٲٹھۍ چھِ کران تِتھٕے کٔنۍ چھِ کٔشیٖر منٛز واریاہ زیادٕ لَگہِ چھِ ییٚتیٖم ٹرٛسٹ اکھ دالگام چھُ مَدَر ہیٚلپ ایج چھِ ہَمدَرٕد ییٚتیٖم ٹرٛسٹ چھِ تِم تہِ چھِ کَران کہِ یِم ییٚتیٖم شُرۍ چھِ ہَن تِمَن چھِ تِم پرناوان پَتہٕ چھِ کران خاندَر اَصٕل پٲٹھۍ تہٕ بیٚیہِ چھِ یِم لڑکہٕ چھِ ہَن تِمَن چھِ تِمَن روزگار اَصٕل پٲٹھۍ